پانٛژھ نمبر یِم دہہِ پٮ۪ٹھ دہن لچھن تانۍ چھِ یِوان سُہ چھِ یِوان اکھتھ تہٕ اکوُہ اکھ اکھ دہ ساس پٕنٛژٕ باہہ ساس پانٛژھ ہٲٹھ شیٚے لچھ ترٛونزہ ساس ژور ہتھ نو لچھ نمتھ ساس ژور ہتھ تہٕ ترٛونٛزہ